ہیٚلو اسلام علیکُم بَس الحمدُاللہ تُہۍ چھِو حظ ٹھیٖک بَس حظ شُکُر حظ رَبہٕ سُنٛد آ مےٚ حظ اوس بُک کِہیٖنۍ نہٕ اَہَن حظ اکھ حظ چھِ مےٚ نِنۍ میکرو اِکانمِکس اَہن حظ بیٚیہِ حظ چھُ میکرو اِکانمِکٔس اَہَن حظ بیٚیہِ حظ چھُ مےٚ بیسِک پرنسپٕل آف پِرٛنسپٕلس آف سوشَل جی نِنۍ اَہَن حظ تُہۍ کیٛاہ ڈِسکاوُنٛٹ حظ چھُو حظ تھومُت اَتھ نہ فِلحال حظ چھِ یِمَے ترٛے نِنۍ

یِم حظ چھِ اوتھرٕ سٕنٛز أمۍ مےٚ حظ بوزے کَتھا

ٹھیٖک ٹھیٖک ٹھیٖک ایویلیبٕل گژھِ نا حظ یِم اَسہِ أسۍ اِکانمِکس بہٕ حظ أمۍ بہٕ چھُس کالیج تہٕ یورٕ وَسٕے حظ رَٹہٕ بہٕ تیٚلہِ اَپٲرۍ یِم بُک مگر وٕنکٮ۪نَس چھُ مےٚ ضروٗری کیٛازِکہِ پَگہہ آسہِ مےٚ ایٚمِچ پریزَنٹیشَن دِنۍ اہن حظ

اہن حظ اَتھ منٛز گژھِ ڈِلے زیادٕ لیٹ ما گژھِ مےٚ تَمہِ وجہہ سَر تمہِ دۄہ ہیٚکَن نہ حظ یِم وٲتِتھ کِہیٖنۍ کیٛازِکہِ اَسہِ تہِ نہ حظ چھُنہٕ زیادٕ ژیر تام گاڑِ روزان ییٚتہِ اَڈَس منٛز سٹینٛڈَس منٛز کِہیٖنۍ نہٕ تَمہِ وجہ چھُ مُشکِل گژھان اَہَن حظ اَہن حظ مےٚ پریو اَہن حظ بیٚیہِ پَریو مےٚ تۄہہِ اوسوٕ بوڑ تھومُت لَگٲوِتھ یِتھ کَن ڈِسکاوُنٛٹٕکِس رِلیٹِڈ اہن حظ تَتہِ لَگیو مےٚ پَتہٕ تۄہہِ چھُوٕ ڈِسکاوُنٛٹ تھومُت تہٕ تَوَے سونٛچو مےٚ بہٕ تُلہٕ أتی

ٹھیٖک ٹھیٖک اہن حظ یِم حظ ییٚتھۍ کینٛہہ ٹایمَس منٛز نٔوِ بُکہٕ چھِ آمژٕ لیکھنہٕ تِم تِمَن پٮ۪ٹھ چھُنہٕ حظ یہِ ڈِسکاوُنٛٹ تیٚلہِ کِہیٖنۍ اچھا ٹھیٖک ٹھیٖک اہَن حظ شُکریہ شُکریہ زانکٲری دَنہٕ خٲطرٕ چلو شُکریہ اَہن حظ